میانہِ زِنٛدگی منٛز چھُ ساروٕیو کھۄتہٕ زیادٕ معنہ تھاوان میون عِزّتہِ نفص تہٕ میٲنۍ گَرِکۍ یِمو دوٚیو چیٖزو کھۄتہٕ زیادٕ چھس نہٕ بہٕ کُنے چیٖزَس سَنان تہٕ نہ چھس بہٕ کُنہِ چیٖزَس ییٖژہ اہمَیت دِوان یِم زٕ چیٖز چھِ میانہِ زِنٛدگی منٛز واریاہ اہمِیَت تھاوان میٲنۍ گَرِکۍ تِم چھِ آسان ہَر وِز مےٚ سۭتۍ تِم چھِ ہَر وِزِ ہَر کُنہِ وَقتَس منٛز چاہے مُشکِل ٲسِنۍ چاہے خوشی ٲسِنۍ تِم چھِ ہر وِز مےٚ سۭتۍ آسان تہٕ اَمہِ حِساب چھِ تِہِنٛز اہمِیَت میانہِ زِندگی منٛز واریاہ زِیادٕ تِم چھِ بے معنہ بے مَطلب کُنہِ مَطلب وَرٲے مےٚ ہَر وِز سۭتۍ روزان تہٕ یُس میون عِزَتہِ نفٕس چھُ تَمہِ وَرٲے ہیٚکہٕ نہٕ بہٕ زِندگی منٛز بُرونٛہہ کُن پٔکِتھ ییٚلہِ بہٕ تَتھ اہمِیَت دِمہٕ پانہٕ تیٚلہِ ہیٚکہِ بیاکھ میون عزت کٔرِتھ تہٕ اِسلِیے چھِ یِم زٕ چیٖز میانہِ زِنٛدگی منٛز واریاہ